اسلام عليكم ورحمة الله وبركاته تُہۍ چھِو حظ الحیات ٹور اینڈ ٹرٮ۪ولٕز پٮ۪ٹھ سر بہٕ حظ چھُس مُدّثر احمد حظ چھُس بہٕ گۄلگامہِ پٮ۪ٹھ عرٕض حظ اوس یِتھ کٲٹھۍ کہِ مےٚ حظ چھِ فٕلایٹ ساڑٕ دہ ؤنکیٚس بجے سوادٕ دٔہ حظ مگر تُہٕنٛز کیب وٲژ نہٕ حظ کہیٖنۍ کیٛاہ وجہ ونۍ حظ چھُس بہٕ کران کٲم تُہۍ کٔرۍ زیو وۄنۍ میٲنۍ کیب کینسل تِکیٛازِ ڈرایور ہسا چھُ تُہنٛد لیٹ سُہ کر ؤنکیٚس بجے سۄدٕ دہ حظ تٔمِس لگَن اتہِ پٮ۪ٹھ حظ لگَن تٔمِس کم از کم دوٗن گنٛٹہٕ سُہ نہ حظ ہٮ۪کہِ نہٕ مےٚ تام وۄنۍ وٲتتھ کینٛہہ مےٚ حظ گٔے فٕلایٹ تہِ مِس حظ یہِ ٲس ساڑٕ دہ فٕلایٹ مےٚ اوس تٔمِس تھوومُت ساڑے نو ٹایِم ؤنکیٚس بجے سوادٕ دہ حظ ڈرایورس ڈرایور چھُنہٕ نونُے کُنہِ حظ سُہ حظ چھُ لیٹ حظ اسلیے وۄنۍ کٔرۍ زیو یہِ کینسل کیب حظ بہٕ حظ چھُس کران کٲم میٲنۍ کیب تھٲے زیو وۄنۍ کینسل کٔرتھ کیٛازِ مےٚ حظ گٔے پلہ فٕلایٹ تہِ مِس حظ اہن حظ او یہِ حظ کٔرۍ زیو کینسل حظ چلو اسلام عليكم ورحمة الله